اَسلامُ علیکُم وعلیکُم اَسَلام ٹھیٖک چھِو حظ اہن حظ ٹھیٖک حظ یہِ مےٚ حظ اوس تُہۍ چھِو حظ یاسمیٖن موبایِل شاپ تہٕ یہِ مےٚ حظ اوس موبایِل ضوٚرَتھ تہُٕۍ ہیٚکوا مےٚ ؤنِتھ تۄہہِ کٔمۍ کٔمۍ موبایِل چھُ اَتہِ شاپَس پٮ۪ٹھ تُہۍ ؤنِو مےٚ تۄہہِ کُس کُس یہِ چھُو تہٕ بہٕ کَرٕ پَتہٕ پانَے یہِ اَہَن حظ ماڈَل کیٛاہ کیٛاہ چھِ یِمَن

اہَن حظ اہَن حظ اٮ۪پٕل کیٛاہ کُس ماڈل چھُو تۄہہِ بہٕ چھَس وَنان اٮ۪پٕل کُس یہِ ماڈَل چھُو تۄہہِ اچھا یہِ اَتھ کیٛاہ کیٛاہ چھِ اٮ۪پلَس کُس ہیو چھُ آی فون فوٹیٖن کِنہٕ آی فون تھٔٹیٖن اچھا اچھا بیٚیہِ کیٛاہ کیٛاہ چھِ اَمہِ علاوٕ کیٛاہ ووٚنو تۄہہِ رٮ۪ڈمی ریلمی چھا اوپو اوپووس کیٛاہ چھُ یہِ ماڈَل اچھا اچھا کیٛاہ ریٹا ویٹا چھِ أمَن گژھان اوپوَس کیٛاہ ریٹ چھِ گژھان ترٛوُہ ماڈَل اچھا اچھا اچھا اچھا اوپووس کیٛاہ ریٹ چھِ اہَن حظ اہن حظ اہن حظ اہن حظ اہن حظ اہَن حظ اہَن حظ اہَن حظ یہِ تُہۍ ٲسو سٮ۪کنٛڈ فون ہٮ۪نٛڈ فون تہِ چھِو تُہۍ تھاوان چلو بہٕ یِمہِ تُہنٛزِ شاپ پٮ۪ٹھ تہٕ پَتہٕ کَرٕ بہٕ تَتی کٮ۪ری چلو ٹھیٖک حظ چھُ اسلام علیکُم